پانٛژھ مٔیی مےٚ چھُ بٔرتھ ڈے زٕ اکتوٗبر تَمہِ دۄہ چھُ گانٛدھی جی یَس بٔرٕتھ ڈے ٲں تُرٛواہ مٔیی تَمہِ دۄہ چھِ مےٚ ماجہِ ایٚنورسری سَتھ جوٗن تَمہِ دۄہ زاو مےٚ بھوے تہٕ بیٚیہِ اَردَہ ٲں اَگست تَمہِ دۄہ چھُ مےٚ خانٛدر